آ مےٚ چھُ اَکھ کۄنٹیٚنٛٹ مَنیجمیٚنٛٹ سِسٹَم بَنوومُت ییٚمہِ کِنۍ بہٕ پَنٕنۍ ویٚب سایٹ ہیٚکہٕ بَنٲیِتھ اَتھ منٛز ہیٛوچھ مےٚ واریاہ زیادٕ مےٚ آیہِ یہِ واریاہ پَسنٛد تہٕ بیٚیہِ ہیٛوچھ مےٚ یہِ پَنٕنۍ ویٚب سایٹ کِتھ کٔنۍ ہیٚکو أسۍ بَنٲیِتھ تہٕ اَتھ ویٚب سایٹہِ پٮ۪ٹھ گٔژھِتھ ہیٚکو أسۍ مختلف چیٖزَن متعلق جانکٲری حٲصِل کٔرِتھ یَتھ متعلق أسۍ سٔرٕچ کَرو تمیٛک جواب چھُ اسہِ سیٚکنڈَن منٛز میلان گھنٹَن ہنٛز کٲم چھِ أسۍ سیٚکنڈَن منٛز سَپدان اَوٕ سب چھِ گژھان اِنسانَس جلدی تہٕ سُہ چھُ ہیٚکان پَنٕنۍ کٲم ؤژھہٕ سان کٔرِتھ تہٕ بِنا رُکاوَٹ چھُ اَمہِ ویٚب سایٹہِ ہنٛدۍ ایٚکٕسپیٖریَنٕس پٮ۪ٹھ لوٚب مےٚ واریاہ زیادٕ تِکیٛازِ اِنسان چھُنہٕ آسان تیٛوٗتاہ زانان ٹیٚکنالوجی متعلق کیٚنٛہہ نیٚٹ ؤرکہٕ سۭتۍ چھِ واریاہ زیادٕ فٲیدٕ میلان تہٕ اِنسان چھُ روزان زٲنۍ کار